یِمہٕ فیٚسٹِولہٕ ڈِسٹرک بَڈگٲمِس مَنٛز چھِ یِوان مَناونہٕ وُنکیٚنَس تتھ مَنٛز چھِ نو روز چھُ یِوان بَناونہٕ بَڈٕ شوقہٕ سان چھُ یِوان بَناونہٕ تِم نَقلی ٹاس چھِ یِوان تتھ مَنٛز ترٛاونہٕ روٚف چھُ یِوان کَرنہٕ یا تتھ دوران ماز چھُ یِوان اَننہٕ سُہ چھُ یِوان گَرِ رننہٕ خاص طور نوروزس پیٚٹھ نَدٕرۍ چھِ یِوان اَننہٕ تِم چھِ یِوان رَننہٕ تہٕ بیٚیہِ أکِس بیٚکِس دعوَت کَران تتھ دوران تمہِ دۄہ چھُ پوٗرٕ کٔشیٖر بَنٛد آسان چھُٹی چھِ آسان سکوٗلَن گورمِنٛٹ چھُٹی چھِ آسان سکوٗلو پیٚٹھ کالجَن تام یونیوَرسِٹیَن تام تہٕ یہِ چھُ یِوان تمہِ دۄہ بَناونہٕ ڈِسٹرک بَڈگٲمِس مَنٛز پوٗرٕ خٲلٕے ڈِسٹرک بَڈگٲمِس مَنٛز نہٕ کیٚنٛہہ پوٗرٕ کٔشیٖر ویلی مَنٛز چھِ یِوان یہِ بَناونہٕ بیٚیہِ تَمہِ بَغٲر چھِ یِوان بَناونہٕ عیٖد چھ ِیِوان بَناونہٕ زٕ عیٖدٕ عیدُلفطر تہٕ عیٖدُلزُحا دۄنواے چھِ یِوان بناونہٕ اَکھ عیٖد چھِ آسان یۅس قۅربان عیٖد چھِ آسان بیٛاکھ عیٖد چھِ یِوان ماہِ رمضان پَتہٕ مَناونہٕ یُس عیٖد عیٖدُفطر یتھ وَنان چھِ سُہ چھِ یِوان ماہِ رمضان پَتہٕ بَناونہٕ تہٕ تتھ چھِ أسۍ ریٚتَس روزان روزدار تمیُک مَقصد چھِ آسان کہِ اگر کانٛہہ تہِ گۅناہ آسہِ گوٚمُت روزدٔری دوران عیٖدُل فطر یُس أسۍ تتھ منٛز فطر چھِ اَدا کَران تہٕ سُہ چھُ تَمہِ سۭتۍ معاف گَژھان تہٕ یہِ چھُ تیٚمیُک مَقصد آسان تہٕ تمہِ دۄہ تہِ چھِ بَڈٕ چاوٕ سان وازوان کَران یا باقٕے چیٖز کَران ژوٚٹ اَنان روٚف کَران گامَن مَنٛز عیٖد نیٚمازِ گژھان تو یِم گٔیہِ تِم چیٖز یِم عیٖدُلفطرٕکۍ دۄہ کَرنہٕ چھِ یِوان تمہِ دۄہ تہِ چھِ برپوٗر چھُٹی آسان گورمِنٛٹ چھُٹی آمٕژ مَناونہٕ پوٗرٕ کٔشیٖرِ مَنٛز تہٕ امہِ بَغٲر چھِ بیٛاکھ اَکھ فیٚسٹِول ییٚتہِ بَناوان سُہ چھِ ڈایے ریٚتۍ لَگ بَگ بَناوان ڈایہِ ریٚت ڈایہِ ریٚتۍ تتھ چھِ وَنان عیٖدُلضُحا عیٖدُلضُحا چھِ یِوان بَناونہٕ سۄ چھِ قۅربان عیٖد آسان تمہِ دوہ چھ قۅربان جانوَر یِوان کرنہٕ تہٕ جانوَر قۅربان سۭتۍ سۭتۍ چھِ تمہِ دۄہہ روٚف تہِ یِوان کَرنہٕ یا باقٕے چیٖز بَٹ تَمہِ دۄہ تہِ چھِ آسان پوٗرٕ چھُٹی اَتھ کیٛاہ وَنان ییٚمہِ دۄہ ییٚمہِ دۄہ یہِ عیٖدُلضُحی بَناوان چھِ تمہِ دۄہ تہِ چھِ چھُٹی آسان یونِیورسِٹی کالیٚج سکوٗلز تِم تہِ چھِ بنٛد آسان یا باقٕے گورمِنٛٹ اِدارٕ یِم تہِ چھِ بنٛد آسان اَمہِ دۄہ یہِ تہِ چھُ آسان خوٚشی ہُنٛد اَکھ دۄہ اَمہِ دۄہ چھِ یہِ چھِ تِمَن دۅہَن أسۍ بَناوان یہِ عیٖد تہٕ یِتھٕے کٔنۍ یُس عیٖدُلفطر چھُ یہِ چھِ دۄن دۅہَن بَناوان تہٕ بیٚیہِ چھِ بَناوان بیٛاکھ اکھ فیٚسٹِول تتھ چھِ وَنان عیٖدِ غدیٖر سُہ تہِ چھِ مَناوان تہٕ تَمہِ دۄہ تہِ چھِ یہِ آسان روٚف باقٕے ڈانس آسان کَران تَمہِ دۄہ تہِ چھِ یِتھٕے کٔنۍ ژوٚٹ ماز باقٕے چیٖز اَنان یِم چھِ یِوان ڈِسٹرک بَڈگٲمِس مَنٛز تہٕ خٲلٕے ڈِسٹرک بَڈگٲمِس مَنٛز پوٗرٕ کٔشیٖر ویلی چھِ یِوان یمہِ بَناونہٕ بیٚیہِ چھ بَناوان ییٚتہِ یا ہِندو اگر ییٚتہِ یِم ہِندوٗز یِم چھِ تِم چھِ پَنُن تہوار ییٚتہِ بَناوان ہولی بَناوان یا یِتھٕے کٔنۍ باقٕے یا یِتھٕے کٔنۍ سِکھ چھِ پَنُن بَناوان تہوار وہوار فیٚسٹِول بَناوان یا یِتھٕے کٔنۍ چھِ باقٕے باقٕے کمیٖٹِیَن ہٕنٛدۍ لوٗکھ تِم تہِ چھِ اَلَگ اَلَگ پَنُن پَنُن فیٚسٹِول بَناوان مگر دۄنواے یا یا سِکھ ٲسۍتَن ہِنٛدوٗ ٲسۍتَن مُسلِم ٲسۍتَن سٲری چھِ پاٹِسِپیٹ پانوٕنۍ کَران تِمن چھِ تہوار